أسۍ چھِ سایوٹھ سٮ۪ٹھاہ طٔریٖقو پنٕنۍ کٲشِر زبان چینج کران یتھ زن ونو أسۍ انٹرنیٹ کِس دورس منٛز یا زِ ٹٮ۪کنالوجکل دورس منٛز أسۍ چھِ کران ییٚمہِ وِزِ اسہِ انٹرنیٹُک کٲم چھِ آسان أسۍ چھِ کران پنٕنۍ لینگویج چینج کتھ منٛز زِ أسۍ چھِ کران اردوٗوس منٛز یا تہِ أسۍ کرو انگریٖزی زبانہِ منٛز اسہِ ہٮ۪کو نہٕ کہِ کشمیٖری کٲشِر زبانہِ منٛز تہِ اگر أسۍ ورتاوان چھِ تتھ پٮ۪ٹھ چھِ أسۍ پتہٕ ٹرانسلیٹ کران